والیکُم السلام اَہن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک آ فرمٲیو کیاہ تَکلیٖف چھُو تۄہہِ اَہن حظ یہِ کوتاہ کال ووتوٕ تۄہہِ یہِ یہِ تُہۍ کۭتِس ٹایمَس چھِو نندٕر کران إ ہۭں

غزا وغیرہ چھِو اَصٕل پٲٹھۍ کھیٚوان إ ہۭں گر گرَس منٛز چھا کُنہِ قٔسمٕچ پَریشٲنی یا تۄہہِ کیٚنٛہہ پَڑایہِ ہُنٛد سٹرس چھُو إ ہۭں صحیح صحیح اَتھ چھُ ساروٕے کھۄتہٕ گۄڈٕ چھُو تۄہہِ پَنُن یُس یہِ نَظریہ چھُنہ ہر کُنہِ چیٖزَس کُن وُچھنُک گۄڈٕنیٚتھ چھُو تۄہہِ سُہ چینج کَرُن سُہ چھُو تۄہہِ بَدلاوُن یوٗت نہٕ تیوٗت چھُو تۄہہِ ہَر کُنہِ کانٛہہ چیٖز یَتھ کُن تہِ وُچھُو تۄہہِ چھُو اکھ پازِٹِو نَظریہِ سان وُچھُن ٹھیٖک چھا بیٚیہِ چھُو تۄہہِ واریاہ کیٚنٛہہ واریاہ چیٖز اِنکٕلوٗڈ کَرٕنۍ پَنٕنِس یُس تۄہہِ ڈیلی لایف چھو نہ سُہ تَتھ منٛز چھُو تۄہہِ صبُحٲے ؤتِتھ چھُو تۄہہِ ساروٕے کھۄتہٕ پَنٕنِس صحتَس سُنٛد خیال تھاوُن کیازِ کہِ ییٚلہِ تۄہہِ صحت آسوٕ ٹھیٖک اندروٗنی تیٚلہِ ہیٚکِو تُہۍ ٹھیٖک روٗزِتھ ٹھیٖک چھا تہٕ تَتھ خٲطرٕ چھُو تۄہہِ صبُحٲے تُہۍ کٔرو پَنٕنۍ دُہُچ شُروعوات تُہۍ ٲسۍ زیٚو ہَمیشہٕ چیٚوان گرٕم آب گۄڈٕنیٚتھ تَتھ منٛز گوٚو ہلکہٕ یہِ ماچھ تہِ تراوُن ٹھیٖک چھا تہٕ تَمہِ پَتہٕ گژھِ تُہُنٛد اوٚڑ گٲنٹہٕ واک کَرُن ٹھیٖک چھا تہٕ یہِ چھُ یہِ چھُ لوٚت لوٚت کَرُن اَتھ ہیٚکِو نہٕ تُہۍ تہۍ ہیٚکِو نہٕ ایٚکسیپٹپہٕ کٔرِتھ کہِ ایٚکٕسپیکٹہٕ کٔرِتھ کہِ یہِ گژھِ مےٚ جلدی بہٕ گوٚژھُس بہٕ گژھہ جلدی ٹھیٖک چھا تہٕ کَم سے کَم کَم سے کَم گۄڈٕ پَنُن یہِ ڈیلی رُٹیٖن چینج کَرُن تَتھ منٛز ییٚلہِ تَبدیٖلی یی تیٚلے ہیٚکہِ تُہنٛدِس مینٹل یا فِزِکَل کَنڈِشن یۄس چھو تۄہہِ تَتھ منٛز یی تیٚلے چینج بیٚیہِ چھُ تۄہہِ بیٚیہِ چھُو توہہِ سِٹرس یُس سٹرس باپَتھ چھُو تۄہہِ یوٗت وٕ تیوٗت ایٚکزرسایز کَرٕنۍ کیازِ کہِ ییٚلہِ تُہۍ ایٚکزرسایز کٔرو تیٚلے روٗزو تُہۍ کیٚنٛہہ نہ تہٕ کیٚنٛہہ تُہُنٛز باڈی چھےٚ نہ سُہ گژھِ تھوڑا بہت ایٚکٹِویٹ ٹھیٖک چھا تہٕ کیٚنٛہہ چھُنہٕ أسۍ کرو ٹریٖمینٹ کرو أسۍ مَگر مےٚ چھُ باسان گۄڈٕ کرو أسۍ کونسِلِنگ زٕ ترٛےٚ سیٚشَن کرو أسۍ گۄڈٕ کونسِلنگ تہٕ اِنشاء للہ تَمہِ پَتہٕ کرو أسۍ یہِ ٹریٖٹمینٹ سِٹارٹ مَگر کونسِلنِگ چھِ واریاہ ضروٗری أسۍ کرو مےٚ باسان پانژھِ شیٚیہِ دُہۍ کونسِلِنگ اَسہِ یِنۍ یور ایٚکٕسپٲٹ ڈاکٹر یِم چھِ نٮ۪برم تہٕ تِم چھِ واریاہ ایٚکٕسپٲٹ تِم یِنۍ پانٛژھِ شیٚیہِ دُہۍ تِمن سۭتۍ بیٚہمو أسۍ أسۍ کرو اکھ میٹِنگ تہٕ تُہۍ بُلاہو أسۍ تَمہِ دۄہ أسۍ کرو کَونسِلِنگ تۄہہِ سۭتۍ گۄڈٕ کونسِلِنگ سیٚشن اَسا تہٕ چلو اوکے خُدا حافظ والیکُم السلام